سٲنِس ایریاہَس مَنٛز چھِ واریاہ زیادٕ پہٲڑی عَلاقہٕ سانہِ سایڈٕ چھِ واریاہ زیادٕ پہٲڑی یِمہٕ عَلاقہٕ چھِ مَثلاً کھاگ چھُ سُگیَن چھُ درَنٛگ چھُ لٔسۍپوٗر چھِ یِم چھِ واریاہ زیادٕ پہٲڑی عَلاقہٕ یِمَن چھَنہٕ پھیسَلٹی تہِ تَپٲرۍ کِہیٖنۍ گہ روڈ تہِ چھِکھ نہٕ کِہیٖنۍ سٲنِس شَہرَس مَنٛز چھِ واریاہ زیادٕ پہٲڑی عَلاقہٕ اوٗڑی چھِ کۄپوور چھُ ہیوندوور چھُ نٮ۪صف پہٲڑی عَلاقہٕ شُپیَن سایڈ تہِ چھِ أڑہن پہٲڑی عَلاقَس مَنٛز یِوان یا بونِیار چھُ سُہ تہِ چھُ پہٲڑی علاقہٕ تِمَن چھِ پہاڑ واریاہ زیادٕ نَزدیٖک تِمَن چھُنہٕ تَپٲرۍ روڈ تہِ کِہیٖنۍ اَگر وۄنۍ أسۍ پَنٕنۍ کَتھ کَرو اَسہِ چھِ سٲلِم کینٛہہ فیسَلٹی چھےٚ اَسہِ اَگر أسۍ تٲلیٖم تٲلیٖم وٕچھو اَسہِ چھِ پٮ۪وان پنٛنِسٕے گامَس کُن پنٛنِسٕے گامَس مَنٛز مِلان تٲلیٖم اَکھ ییٚتہِ چھِ بہتریٖن سکوٗل تہِ مَگَر یِم تہِ پہٲڑی علاقہٕ اَسہِ نَزدیٖک چھِ نہ چھِ تَپٲرۍ روڈٕے نہ چھِ تَپٲرۍ گاڑے پَکان نہ کیٛازِ تِم چھِ تھود پہاڑَن پٮ۪ٹھ بَسان تِمَن چھِ پٮ۪وان تٲلیٖم حٲصِل کَرنہٕ خٲطرٕ دَہ دَہ وُہ وُہ کِلوٗ میٖٹر بۄن وَسُن تہٕ پَنٕنۍ پنٛنٮ۪ن بَچَن پَرناوٕنۍ تِمَن چھُ پٮ۪وان ڈیرٕ کَرُن تِمن چھِنہٕ اَصٕل پٲٹھۍ فیسَلٹی مِلان کِہیٖنۍ یۄس تِم یُس تِمَن ضروٗرت آسان چھِ چیٖز تِمن چھِنہٕ اَصٕل پٲٹھۍ مِلان سُہ کِہیٖنۍ تِمَن چھُنہٕ روڈ تہِ تَپٲرۍ کِہیٖنۍ اَسہِ چھِ مِلان اَصٕل پٲٹھۍ سورُے کینٛہہ چھُ مِلان اَسہِ اَصٕل پٲٹھۍ تِکیٛازِ أسۍ چھِنہٕ پہٲڑی کِہیٖنۍ مگر یِم سٲنِس ایری ایریاہَس آس پاس چھِ پہٲڑی عَلاقہٕ تَتہِ چھنہٕ مِلان تِمَن اَصٕل پٲٹھۍ ٹوٹلی کِہیٖنۍ اَگر کانٛہہ بٮ۪مار چھُ گَژھان سُہ بِچور چھُ تیٖتِس کالَس مٔرتھٕے گَژھان تیٖتِس کالَس چارپاے پٮ۪ٹھ سُہ ہَسپَتال چھِ یِوان واتناونہٕ تہٕ پہٲڑی علاقَن چھےٚ پٮ۪وان واریاہ پرابلِم وٕچھنہِ واریاہ پرٛابلم چھےٚ تِمَن گَژھان تِمن چھَنہٕ وَقتَس پٮ۪ٹھ مِلان تٲلیٖم تِمَن شُرٮ۪ن کِہیٖنۍ یا تِمن چھُنہٕ میلان کانٛہہ تہِ فٲیدٕ مَنٛد چیٖز اَصٕل پٲٹھۍ کِہیٖنۍ تِم چیٖز یِم سانہِ خٲطرٕ فٲیدٕ منٛد چھِ یا گورمٮ۪نٛٹَن چھِ واریاہ سِکیٖم تھایمَژٕ سانہِ خٲطرٕ یِم نہٕ پہٲڑی لُکَن مِلان چھِ کِہیٖنۍ تِکیٛازِ تِمَن بِچارٮ۪ن چھَنہٕ پَیی لَگان یِم تھٔدۍ پہٲڑی علاقہٕ چھِ تَپٲرۍ نیٹ تہِ چَلٲنی وۄنۍ وٕچھَن یِم نٮ۪ٹَس پٮ۪ٹھ یِم لوٗکھ کیٛاہ کیٛاہ فیسلٹی چھےٚ یا کیٛاہ کیٛاہ سِکیٖم چھےٚ گورمٮ۪نٛٹَن تھایمژٕ تَپٲرۍ چھنہٕ نٮ۪ٹ فیسَلٹی تہِ کِہیٖنۍ سٲنِس گام سانہِ گامہٕ کِنۍ چھےٚ مگر تِہٕنٛد تِمَن ایریا یِم اَسہِ نَزدیٖکی پہٲڑی ایریا نزدیٖک چھُ تَپٲرۍ چھَنہٕ یہِ فیسَلٹی ٹوٹلی کِہیٖنۍ تِمَن چھےٚ وۄنۍ واریاہ پرٛابلِم پٮ۪وان وٕچھنہِ دۄہَے دۄہَے دۄہَے دۄہَے چھِ پٮ۪وان واریاہ پرٛابلِم تِمَن وُچھنہِ ییٚمہِ تہِ چیٖزٕچ تِمَن ضروٗرت آسہِ تِمَن چھِ پٮ۪وان پَننٛداہ کِلو میٖٹر بۄن وَسُن اَگر تِمَن ژچِوور آسہِ دُکانَس پٮ۪ٹھ اَنُن تَتھ تہِ چھِ پٮ۪وان دَہ کِلوٗ میٖٹر بۄن وَسٕنۍ تِکیازِ تِمَن چھےٚ واریاہ زیادٕ پرابلِمٕز پٮ۪وان وٕچھنہِ تِمَن چھُنہٕ روڈ تہِ اَصٕل پٲٹھۍ کِہیٖنۍ نہ چھےٚ پَکان گاڑے تَپٲرۍ اَصٕل پٲٹھۍ اگر وۄنۍ کانٛہہ بٮ۪مار چھِ آسان تٔمِس بِچٲرِس چھِ پٮ۪وان گۄڈٕ چارپاے پٮ۪ٹھ والُن ہَسپَتال پَتہٕ چھِ تٔمِس ڈاکٹر علاج کَران